مےٚ چھِ ترٛےٚ بٲے أکِس چھُ ناو احراز بیٚکِس چھُ ناو عاصف بیٚکِس چھُ ناو شاہِد احراز چھُ سُہ چھِ ساروی کھۄتہٕ لۄکُٹ سُہ چھِ پَران سٮ۪وٮ۪نتھَس سُہ چھِ واریاہ زیادٕ اِنٹیلِجَںٛٹ مگر کُنہِ ساتہٕ چھِ سُہ گِںٛدنَس منٛز مَس گژھان پَتہٕ چھِ أسۍ تٔمِس روک ٹوک لگاوان پَتہٕ چھِ سُہ واپَس پنٛںٮ۪ن سٹَڈیٖزَن پٮ۪ٹھ یِوان مےٚ چھِ واریاہ شوق سُہ گژھِ پَرُن بیٛاکھ بوے چھُ مےٚ پَران ٹُوٮ۪لتھَس تٔمِس چھِ ساینَس سبجَکٹ تٔمِس چھُ ناو عاصف مےٚ چھِ شوق کہِ سُہ گژھِ اٮ۪م بی بی اٮ۪س کَرُن اَسہِ چھُ سارنِی شوق زِ سُہ گژھِ ساروی کھۄتہٕ برونٛہہ آسُن تٔمِس چھِ واریاہ زیادٕ پَرنُک شوق بیٛاکھ چھِ مےٚ سُہ چھِ گرٛٮ۪جویشَن کَران بہٕ چھَس وٮ۪ژھان زِ سُہ گژھِ ہَرکانٛہہ کَمپِٹیٹِو اٮ۪گزیم ہٮ۪کُن دِتھ تٔمِس چھِ تٔمِس منٛز چھِ واریاہ کٮ۪پَبٕلٹیٖز کہِ سُہ ہیٚکہِ ہرکانٛہہ اٮ۪گزیم دِتھ تٔمۍ یِم چھِ ترٛٮ۪نوٕے بٲے بارٕنۍ واریاہ زیادٕ اَصٕل پَران أسۍ چھِ وٮ۪ژھان یِم گژھن امہِ کھۄتہٕ زیادٕ تہِ اَصٕل پَرٕنۍ کیونٛکہِ سٲنِس خاندانَس منٛز چھِ سٲری واریاہ پٔرۍمٕتۍ لیکھمٕتۍ بہٕ چھَس نہٕ وٮ۪ژھان یِم بہٕ چھَس نہٕ وٮ۪ژھان یِم گژھن کُنہِ جاے لَکچہِ نظرِ وٕچھنہٕ یِنۍ بہٕ چھَس پانہٕ تہِ وٮ۪ژھان یِہُنٛد یِم گٔژھۍ واریاہ زیادٕ اَصٕل پَرٕنۍ کیونٛکہِ آز چھُنہٕ پَرنہٕ وَرٲے اِنسان کُنی لگان بیٚیہِ پَرنہٕ سۭتی چھُ اِنسان ہرکُنہِ جایہِ واتان دُنیہکِس ہَر أکِس کوٗنَس منٛز چھِ ہٮ۪کان اِنسان وٲتِتھ بہٕ چھَس پانہٕ تہِ پَران بہٕ چھَس وٮ۪ژھان بہٕ تہِ گژھٕ اَصٕل پَرٕنۍ أسۍ گٔژھۍ ژۄنوٕے بٲے بارٕنۍ واریاہ زیادٕ اَصٕل پَرٕنۍ پَرنَس چھِ بیٚیہِ واریاہ زیادٕ فٲیِدٕ اِنسان سٕنٛز مٮ۪نٹیلٹی چھِ گژھان ٹھیٖک اِنسان چھِ بیٚیہِ ہرکُنہِ یہِ ییٚمۍ پوٚرمُت آسہِ سُہ چھِ ہرکُنہِ جاے لَگان بیٚیہِ چھِ آزٕ زیادٕ ضٔروٗرت آسان پَ پٔرۍ وٕنۍ سٕنٛزٕے میٛٲنۍ پاپَن تہِ چھِ واریاہ پوٚرمُت سُہ چھِ وٕنکٮ۪ن وٮ۪ل سٮ۪ٹٕسفایِڈ پنٛنہِ پنٛنہِ پانہٕ سۭتۍ وٕنۍ چھِ سُہ وٮ۪ژھان اَسہِ أسۍ تہِ گٔژھۍ تٔمِس اَصٕل پٲٹھۍ پَرٕنۍ تٔمۍ سٕنٛز یِہٕے اَکھ ڈرٛیٖم چھِ کہِ أسۍ گٔژھۍ ژۄنوٕے بٲے بارٕنۍ واریاہ زیادٕ اَصٕل پَرٕنۍ أسۍ چھِ واریاہ محنت کَران کہِ أسۍ گٔژھۍ پنٛنِس مٲلۍ سٕنٛز سُہ ڈرٛیٖم پوٗرٕ ہٮ۪کٕنۍ کٔرِتھ أسۍ چھِ ماتامالٕکۍ تہِ سٲری ماشاءاللہ پٔرۍ مٕتۍ اَسہِ چھِ سٲری ماستٕرۍ بٲے ماستٕر بیٚنہِ پوٚپھتٕرۍ بٲے پوٚپھتٕرۍ بیٚنہِ أسۍ چھِ وٮ۪ژھان تِمَن منٛز چھِ اَسہِ واریاہ زیادٕ کَمپِٹِشَن أسۍ چھِ وٮ۪ژھان أسۍ گٔژھۍ ہَرکُنہِ منٛز اَصٕل کالِفاے کَرٕنۍ